مےٚ ہَسا اوس کوٚرمُت سُوِگی پٮ۪ٹھ فُڈ آڈَر تۄہہِ ہَسا سوٗزوُ سُہ غلط اٮ۪ڈرَسَس پٮ۪ٹھ مہربٲنی کٔرِو کٔرِو سُہ یَتھ لوکیشنہِ پٮ۪ٹھ سٮ۪نٛڈ ییٚمیُک پِن کوڈ چھِ فور سِکِس ٹوٗ زیٖرو وَن وَن